یُس میٛون سیکَنٛڈ پرٛوڈکٹہٕ اوس سُہ اوس شیمپوٗ شیمپوٗ یُس زَن اوس یِتھُے مےٚ سُہ اوٚن یِتھُے مےٚ سُہ یوٗز کوٚر تَمہِ سۭتۍ پٮ۪و مےٚ کَلَس واریاہ زیادٕ کُف تَمہِ سۭتۍ ژوٚل مےٚ واریاہ زیادٕ مَس نیٖرِتھ تِتھُے مےٚ بیٛاکھ شیمپوٗ اوٚن تَمہِ کُے پرڈَ تَمہِ کُے بیٛاکھ تَمہِ سۭتۍ تہِ ژوٚل مےٚ واریاہ زیادٕ کَلَس کُف تہٕ بیٚیہِ ژوٚل مےٚ واریاہ تَمہِ سٍتۍ مَس نیٖرِتھ تَمہِ سۭتۍ گٔے مےٚ مَس ہِش کٔھر کَلَس سُہ اوس نہٕ اَصٕل پرٛوڈکٹہٕ کِہیٖنٛۍ نہٕ سُہ اوس واریاہ زیادٕ بکواس پرٛوڈکٹہٕ تٔمۍ کٔر مےٚ واریاہ زیادٕ سِکِنَس تہِ پرٛابلِم بُتھِس تہِ پرٛابلِمن کَنَن گٔے مےٚ پرٛابلِم تَمہِ سۭتۍ گٔے مےٚ مَستَس یِہَے کٔھر ہِش سُہ اوس نہٕ اَصٕل پرٛوڈکٹہٕ کِہیٖنٛۍ